اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتُہ مےٚ چھِ اَکھ پٕلینٹ یا سٹار ہٮ۪کو أسۍ ووٚنوُ یُس مےٚ مطمعیٖن چھِ کَران تہ تٔمِس تَتھ چھُ ناو تَتھ پٕلینٹ یا سٹارَس چھُ ناو موٗن کیٛازِکہِ ییٚلہِ تہِ بہٕ ییٚتہِ دُنیا پٮ۪ٹھ أرتھٕ پٮ۪ٹھ وٕچھان چھُس موٗن مےٚ چھِ یہِ واریاہ مطمعیٖن کَران اَتھ چھِ اَلَگ یہِ چَمَک آسان یہِ چھِ مےٚ پَے کہِ اَختاب چھِ اَتھ پٔتۍ کِنٮ۪تھ مگر اَتھ چھِ پنٛنُے اَلَگٕے چَمَک آسان اَتہِ چھِ مَزٕ تہٕ روزنَس واریاہ مَزٕ آسہِ اَتہِ روزنَس تہٕ یِتھ کٔنۍ أسۍ چھِ وٕچھان دُنیا پٮ۪ٹھ موٗنَس کُن تہٕ ییٚلہِ أسۍ موٗنَس پٮ۪ٹھ گژھو اِنشاء اللہ واریاہ برٛونٛٹھ ییٚلہِ أسۍ واریاہ ڈٮ۪ولَپمٮ۪نٛٹ کَرو تہٕ أسۍ تہِ ہٮ۪کو وٕچھِتھ پَتہٕ موٗنہٕ پٮ۪ٹھ ہٮ۪کو أسۍ أرتھ وٕچھِتھ یہِ چھُ مےٚ واریاہ زیادٕ مُطمعیٖن کَران کیٚنٛہو نَفرو چھُ ووٚنمُت ساینٹِسٹو وٕچھمُت کہِ یُس یہِ چھُنہ میٚژ یِمٕچ موٗنٕچ تَتھ منٛز چھِ آمٕتۍ تھوڑا واٹَر ڈرٛاپ واٹَر پھِرِ وٕچھنہٕ آب آمُت وٕچھنہٕ تہٕ جلدی یوٗتاہ جلدی ہے گژھِ تِم تِم چھِ کَران پٕلین کہِ أسۍ نفر سوزوکھ یور موٗنَس پٮ۪ٹھ یِم ہٮ۪کنا بٔسہِ بٔسِتھ تہٕ بیٚیہِ چھِ اَکھ چیٖز تہٕ یہِ تہِ چھِ ییٚتہِ اَگر کانٛہہ چیٖز گوٚب چھِ تَتہِ چھِ سُہ لوٚت اَتہِ چھِ گرٛیوِٹی اگر تَتہِ اَگَر یہِ جَمپ أسۍ کَرو أسۍ کَرو یوٗتاہ أسۍ جَمپ ہٮ۪کو اَگَر تَتہِ کَرو أسۍ جَمپ أسۍ وَتھو اَکھ کِلوٗ میٖٹَر تھوٚد یا پنٛداہ سٮ۪نٹِمیٖٹر تہٕ شُراہ سٮ۪نٹِمیٖٹَر وَتھو أسۍ تھوٚد یہِ چھِ تَتُک فٲیدٕ بیٚیہِ چھِ یہِ ییٚتہِ پٮ۪ٹھ یی واریاہ اَصٕل ییٚلہِ بہٕ ژیٖرۍ شۄنٛگا چھُ گۄڈٕ وٕچھِ بہٕ اَتھٕے زوٗنہِ کُن یا موٗن ہٮ۪کو أسۍ ؤنِتھ یہِ چھِ مےٚ واریاہ مُطمعیٖن حظ کَران تہٕ باقٕے وَسَلام